یِمَو بَیمَارَیٚو نِش بچنہٕ خٲطرٕ چھُ اسہِ یہِ سون جِسم چھُ سُہ ہَسا وَلَو أسۍ پَلوَو سۭتۍ اَصٕل پٲٹھۍ کھورَن تھَاوَو موزٕ لٲگِتھ تِکیازِ تَمہِ سۭتۍ ہیٚکن نہٕ یِم مٔہۍ اسہِ اَٹَیک کٔرِتھ کینٛہہ شونٛگنہٕ وِزِ کَرو سِلیٖپِنٛگ نؠٹٕس یوٗز تَمہِ سۭتۍ تہِ ہیٚکن نہٕ یِم اَسہِ مٔہۍ کانٛہہ تہِ اَثَر وَاتنٲیِتھ یِم حظ ٲس دارِ چھِ دَرواز چھِ ییٚمہِ ساتہٕ أسۍ یَلہٕ ترٛاوَان تَتھ تھاوَو أسۍ جٲلۍ لٲگِتھ تِکیازِ یِم ہیٚکن نہٕ اؠنٹرٕ کَمرَس منٛز گٔژھِتھ کینٛہہ بَیٚیہِ یُس ہَسا سون اوٚنٛد پوٚکھ چھُ جایہِ اوٚند پوٚکھ چھُ سُہ ہَسا تھاوَو أسۍ بَڑٕ صاف یُس ہَسا گَرَو منٛز أسۍ کورَا کَرکَٹ نَیٚران چھُ سُہ ہَسا کَرو کُنہِ جایہِ أکِس جایہِ کَرو أسۍ ڈَمپ تِکیازِ تَتھ ہیٚکن نہٕ یہِ مٔہۍ ؤتھِتھ کینٛہہ ڈسٹٕبِن کرَو یوٗز پَتہٕ ہسا تِم ڈسٹٕبِن ترٛاوان کُنہِ جایہِ نِش